السلامُ علیکُم ٹھیٖک چھُو حظ آ قٲلیٖن حظ چھِ تۄہہِ تۄہہِ کیٛاہ سایِز گوٚژھ حظ کَہہ بَے دَہ ہَے چھِ آڑ سایز یِوان بہہ بہہ بَے دَہ ہیٚکہِ بٔنِتھ کیٚنہہ نہ حظ چھُنہٕ یِیِو حظ دُکانَس پٮ۪ٹھ آ ٹھیٖک حظ